سانٮ۪ن ہمسایَن منٛز چھِ ییٚتہِ چھِ اَکھ ہوٹَل تہِ چھِ ییٚتہِ تہٕ بیٚیہِ چھِ ییٚتہِ گَرٕ وٲلۍ تہِ دِوان یِم سٲنۍ ہمساے چھِ یا کانٛہہ تہِ یِمو اَمہِ خٲطرٕ پَنُن مَکان چھِ تھومُت آسان تمَن خٲطرٕ یِمو باقٕیو دوٗرمیو جایو پٮ۪ٹھ چھِ یِوان یور کانٛہہ کٲم چھِ آسان یا ٹیوٗرِسٹہٕ چھِ یِوان یور کٔشیٖرِ چَکرَس چھِ یِوان تمہِ خٲطرٕ چھِ پَتہٕ پَنٕنۍ تِم پانَس خٲطرٕ جاے ژھانٛڈان ہوٹَل ژھانٛڈان یا کینٛہہ تمہِ خٲطرٕ چھِ اَسہِ نزدیٖکَس منٛز ہوٹَل چھِ ییٚتہِ چھِ واریاہ رٮ۪سٹورٮ۪نٛٹ ہوٹَل چھِ بٔڑۍ بٔڑۍ ییٚتہِ تمَن جاے چھِ ملان ییٚتہِ چھِ آرام سان تمَن جاے ملان تمَن چھَنہٕ ییٚتہِ کانٛہہ تہِ ٹیوٗرِسٹَن چھَنہٕ ییٚتہِ کانٛہہ تہِ پریشٲنی گژھان جاے ژھانٛڈنَس منٛز تِکیٛازِ یَتَن ییٚتہِ چھِ گۄڈٕنٮ۪تھ تَہَنٛدِ خٲطرٕ ہوٹَل بَنٲیِتھ ٹیوٗرِسٹَن ہِنٛدِ خٲطرٕ ییٚمہِ ساتہٕ تم یور سون کٔشیٖر چَکرَس چَکَر کرنہِ چھِ یِوان ییٚتہِ یِم خۄدا صٲبنہِ یِم یِم تہِ بَنایمَژٕ چھےٚ خۄدا صٲبَن یہِ تِم تم خۄشوٕنۍ جایہِ چھےٚ بَنیمٕژ پَنٕنۍ قُدرٔتی جایہِ چھےٚ آمژٕ یہِ بَنیمژٕ ییٚتہِ تہٕ تِمَن یِم اٮ۪کٕسکَرشَن یِوان چھِ تِم یور تہٕ تمہِ خٲطرٕ چھےٚ ییٚتہِ واریاہ یِم رٮ۪سٹورنٛٹہٕ ہوٹَل چھِ تَتہِ چھِ ہٮ۪کان آرام سان تٕم روٗزِتھ تِمَن چھِنہٕ کُنہِ ہِنٛز مُشکلات کُنہِ قٕسمٕچ پریشٲنی چھَنہٕ تِمَن ییٚتہِ یِوان کِہیٖنۍ تِم چھِ ہٮ۪کان آرام سان روٗزِتھ یا کانٛہہ تیُتھ کانٛہہ کانٛہہ یُس سٲنۍ یِم ہمساے ہِمو چھِ شاید کینٛہہ مکان چھِ آسان تمہِ خٲطرٕ تہِ بَنٲوِتھ ییٚمہِ ساتَن ٹوٗرِسٹَن ہِنٛدِ خٲطرٕ تِکیٛازِ تِم یِنۍ یور تہٕ تِمَن گژھِ ییٚتہِ اَتھ تِمَن اَصٕل پٲٹھۍ چھِ یِمَن جاے مِلان ییٚتہِ کُنہِ قٕسمٕچ پریشٲنی چھَںہٕ تِمَن گژھان کینٛہہ کھٮ۪ن چٮ۪ن کھٮ۪ن چٮ۪ن تہِ چھِ آسان تِمَن خٲطرٕ اٮ۪ولے ییٚتہِ حٲضِر ییٚمہِ ساتَن تِمَن کھٮ۪ن چٮ۪ن آسہِ سُہ تہِ آسان تِمَن حٲضِر یا یُس تِم مٲلِک چھِ آسان گَرُک یا کینٛہہ تِم یِنۍ گۄڈنٮ۪تھ تِمَن چھِ یِوان اَصٕل پٲٹھۍ دِوان پرٛٮ۪تھ کینٛہہ کھٮ۪ن چٮ۪ن چھِ دِوان تِمَن اَصٕل پٲٹھۍ چھِ تٕمَن ییٚتہِ تھاوان کُنہِ قٕسمٕچ مُشکلات چھَنہٕ تِمَن یِوان کِہیٖنۍ وۄنۍ اگر تِم ہوٹَل چھِ نزدیٖکَس منٛز تِمَن ٹیوٗرِسٹَن خٲطرٕ اگر تِم یِمَن ہوٹَلَن منٛز تہِ چھِ روزان تَتَس چھِ تِمَن وَ اَصٕل پٲٹھۍ کھٮ۪ن چٮ۪ن واتان اَصٕل پٲٹھۍ چھِ تَتہِ روزان کُنہِ قٕسمٕچ مُشکلات شِکایت چھَنہٕ تِمَن یِوان کہیٖنۍ بٔلکہِ تِم چھِ گژھان واریاہ خۄش ییٚلہِ تِم روزان چھِ ییٚتہِ چھِ واریاہ اگر امہِ بغٲر تہِ کینٛہہ ٹیوٗرِسٹہٕ یِن یور ییٚتہِ چھِ جایہِ واریاہ جاے چھِ یَتَس تٕمہٕ روٗزِتھ ہٮ۪کَن یا گَرٕ وٲلۍ چھِ تِمَن پَن جاے دِوان تِمَن آ واریاہ عزت کَران احترام کَران تٕہُںٛد دِل خۄش کَران تہٕ تِم چھِ ییٚتہِ واریاہ خۄش گژھان تِمَن چھِ سٲلِم چیٖز ییٚتہِ مہیا آسان یِم تِمَن ضوٚرَتھ آسَن تِم چھِ ییٚتہِ تِمَن دِوان پَتہٕ اگر تِمَن کُنہِ جاے ییٚتہِ چَکرَس تہِ آسہِ یُن تِمَن چھِ سۭتۍ یِوان ییٚتِکۍ لُکھ ییٚتِکۍ لُکھ چھِ تِمَن واریاہ عزت کَران احترام کَران